ساروٕے کھۄتہٕ بٔڑ پریشٲنی ییٚلہِ اِنسانَس یِوان چھِ سۄ چھِ یِوان خاندَر کٔرِتھ مےٚ تہِ ییٚلہِ خاندَر کوٚرُکھ مےٚ تہِ آیہِ واریاہ پریشٲنی تکیٛازِ بہٕ اوسُس نہٕ زینان کِہیٖنۍ بہٕ اوسُس پَرٲنی تِمَن دۄہَن تہٕ کوٚر گھرکیٚو خاندَر تہٕ بہٕ اوسُس نہٕ ہیٚکان تِم اخراجات پوٗرٕ کٔرِتھ کِہیٖنۍ یِم مےٚ کَرٕنۍ ٲسۍ تہٕ اَمہِ پَتہٕ کٔر مےٚ کٲم اَمہِ پَتہٕ درٛاوُس بہٕ مزوٗرِ خاندرٕ پَتہٕ تَقریٖبًا مےٚ باسان یمٔے داہ پَندہ دۄہ ہیٛو گٔژھِتھ تہٕ خاندارنہِ دوٚپ سیٛودُے بہٕ مَنٛگہٕ نہٕ گھرکیٚن پونٛسہٕ کیٚنٛہہ چانیٚن بہٕ ہیٚکیٚے ژیٚے مٔنٛگِتھ تہٕ درٛاوُس بہٕ مزوٗرِ اوس ییٚتی نَفرا اَکھ تہٕ تٔمس گوس بہٕ مزوٗرٕ کَنہِ سارنہِ تہٕ یہِ باسیٚو مےٚ گۄڈٕنیٛک چیٚلینٛج یُس مےٚ باسیٚو واریاہ سخت پریشٲنی میٛانہ خٲطرٕ تِکیٛازِ مےٚ اوس نہٕ زِندگی مَنٛز یُتھ چیٚلینٛجہ دوٚیِم باسیٚومُت کیٚنٛہہ یعنی تیٛتھ تیٛوتاہ بوٚڑ چیٚلینٛج باسیٛو مےٚ یہِ زِ بہٕ ہیٚکہ نہٕ ؤنتھٕے تہٕ کٔر مےٚ اَتہِ کٲم زیٖنۍ مےٚ اَتہِ ٲں رۄپیہ ساس زٕ ترےٚ تہٕ مگر یِمٕے سۭتۍ ہیٚکہٕ ہا نہٕ بہٕ عُمرٕ پٔکِتھ کِہیٖنۍ تہٕ کوٚر مےٚ اَکھ سُکوٗل اَکھ تَمہِ پَتہٕ جۄیِن پرٛیوٹ سُکول گوٚوُس بہٕ تور ایز اےٚ ٹیٖچر تہٕ روٗد ٲں روٗدُس بہٕ تتہِ کٲم کران تَقریبًا کٔر مےٚ تتہِ ترٛیٚن یا ژورَن ؤریَن کٔر مےٚ تقریٖبًا تتہِ کٲم تہٕ کٲم اوسُس بہٕ واریاہ اصٕل پٲٹھۍ کَران واریاہ محنتہٕ سان کَران تہٕ پَتہٕ چھُ آسان یِم پرٛیوَٹ سُکولَن یہِ عادتھٕے زِ تِم دِہان نہٕ پَتہٕ وَنٛدٕ تَنخواہ کِہیٖنۍ یعنی ونٛدَس چھُ پیٚوان دوٚن ریٚتَن بیٛوہُن تِم چھِ دپان وۄنۍ کَتہِ دِمو بیہتھ یہِ تَنخواہ پانہٕ چھِ رَٹان فیٖس یِم بَچَن تتھ چھِنہٕ کران نَرمِیہ کیٚنٛہہ تہٕ بہرحال ٹیٖچرٕ سُنٛد چھُ تِمَن باسان یہِ تہٕ تَمہِ پَتہٕ باسیٛو مےٚ زِ یُس ہَسا یہِ کٲم چھِ کَرٕنۍ ایز اےٚ ٹیٖچر یہِ چھِ واریاہ سَخ کٲم تِکیٛازِ اَتھ پٮ۪ٹھ چھُنہٕ بھروسہٕ آسان کِہیٖنۍ اِنسان اگر کُنہِ سُکولَس مَنٛز دٔہ ؤری تہِ دِیہِ وُہ ؤری تہِ دِیہِ تہٕ مےٚ باسیٛو نہٕ یہِ پٔرمِنیٚنٛٹ کٲماہ کِہیٖنۍ تہٕ اَمہِ پَتہٕ گے کٔر مےٚ کٲم مےٚ دوٚپ بہٕ وُچھہٕ بَدلٕے کیٚنٛہہ تہٕ ژھا یہِ چھِ آسان قٕسمت مطلب کیٛاہ ہیٚکو ؤنِتھ مےٚ اوس چُنمُت یہِ پرٛوفشیٚن یہِ ٹیٖچرٕے مےٚ کَتہِ ٲس پَتہ یہِ ٹیٖچَرگی یی پیٚیہِ مےٚ عُمرِ پَتہٕ کَرٕنۍ بہرحال درٛاوُس بہٕ اَتہِ چھُس بہٕ تقریبًا أکِس دۄن ؤریَن یِتھے پٲٹھۍ نَژان کٲم وٲم رُستٕے کانٛہہ کٲمٕے چھُس نہٕ بہٕ کَران صرف گے کُنہ ساتہٕ یہٲے موٚزوٗرۍ دۄہَہ ووٚزوٗرۍ دۄہَہ تہٕ أتھۍ مَنٛز گوٚو أکِس دوستَس سۭتۍ مُلاقات تمۍ دوٚپ دوٚپُن ہے سٲری پرٛیوَٹ سکوٗل چھِنہٕ آسان ہییی کیٚنٛہہ ژٕ کر بَدَل سکوٗل جۄیِن تہٕ ژٕ کَر تتہِ کٲم ژٕ وُچھ تتہِ تتہِ کیٛتھ حِساب یِیی ژےٚ یا باقٕے چیٖز وُچھ ژٕ پَتہٕ وُچھ ژٕ ہُتہِ کیٛاہ دلیٖل چھِ اَتہِ کیٛاہ دلیٖل چھِ بہرحال أمۍ سٕنٛدس وَننَس پٮ۪ٹھ گوٚوُس بہٕ پَتہٕ تتھ سکوٗلَس مَنٛز تہٕ سُہ سکوٗل باسیٛو مےٚ بہرحال واریاہ اصٕل تہٕ وُنہِ تہِ چھُس بہٕ ماشاء اللہ کَران تٔتۍ کٲم تہٕ یہِ گوٚو ثٲبت زِ یُس ہَسا اِنسان چھُ آسان أمِس چھِ زندگی مَنٛز واریاہ مُشکِلات یِوان یہِ باسیٚو مےٚ واریاہ بوٚڑ مُشکلَہ اَکھ پَننہِ زندگی مَنٛز اَمہِ وَرٲے تہِ چھِ باقی مُشکِلات تہٕ یِم چلینٛج ٲسۍ تِم ہیٚکہ نہٕ بہٕ ؤنِتھ کیٚنٛہہ فِی الحال ہیٚکہٕ بہٕ یُہٲے ؤنِتھ زِ خاندرٕ پَتہٕ یِم چلینٛج چھِ آسان تِم چھِ واریاہ سخت آسان کیٛازِ خاندرَس تانۍ چھ آسان اسہِ مول موج بیٚنہِ بوے سۭتۍ تہٕ خاندرٕ پَتہٕ چھِنہٕ یِم چیٖز روزان کیٚنٛہہ اِسلیے پَزِ پرٛیٚتھ کٲنٛسہِ اِنسانَس یِمَن چلینٛجَن ہُنٛد ڈتِتھ مُقابل کَرُن تہٕ مےٚ ہٲو ہٲر نہٕ ہمت کیٚنٛہہ تہٕ کُنہ کُنہ ساتہٕ اوسُس بہٕ گَژھان تھوڑا پریشٲنی مَنٛز اَژان زِ بہٕ کیٛاہ کَرٕ ہُہ کیٛاہ کَرٕ یہِ کیٛاہ کَرِ مگر گَژھہِ نہٕ یہِ ذہنَس مَنٛز تھاوُن زیاد یہِ کِہیٖنۍ کوٚر سہی کانٛہہ نتہٕ کانٛہہ کٲم چھِ کَرٕنۍ تہٕ یہِ گَژھہِ کَرٕنۍ أتی گَژہہِ نہٕ پَتہٕ بیہُن اَتھ سۭتۍ کیٚنٛہہ تہٕ مےٚ تہِ کوٚر یی بہٕ تہِ اوسُس بہرحال مَطلَب اوسُس بہٕ تہِ واریاہَس کالَس آسان سونٛچان بہٕ کیٛاہ کَرٕ ہُہ کیٛاہ یہِ کیٛاہ تَمہِ سۭتۍ گیُو پَتہٕ میٛون صحت تہِ صحتَس پٮ۪ٹھ تہِ پیٚیو اَثر صحت تہِ گٔیو نا ٹھیٖک بہرحال اللہ تعالٰہَن اللہ تعالی سُنٛد شکر زِ بہٕ گوٚوُس ٹھیٖک تہٕ وُنکیٚس چھُس بہٕ تٔمۍ سٕنٛدیٚے مَدتہٕ سۭتۍ برٛونٛہہ کُن پَکان تہٕ البَتہٕ دُنیاہَس مَنٛز چھِ یِوان واریاہ مُشکِلات اسہِ پَزِ تمن ڈَٹ کر سامنہٕ کَرُن اسہِ پَزِ نہٕ ہمت ہارٕنۍ کیٚنٛہہ